اَسلام علیکُم آ تُہۍ چھُو ٹھیٖک صحت چھا ٹھیٖک آ بہٕ چھُس یہِ فروٗٹ ڈیٖلَر چھُس فرٛوٗٹ ڈیٖلَر فروٗٹ ڈیٖلَر مےٚ بوٗز تۄہہِ چھُو باغ آ آ برابر تہٕ چھُوا تۄہہِ ہَے أسۍ لٔگۍ تھوڑا آوُر أسۍ ٲسۍ باقیَن جایَن تہِ ہٮ۪وان تہٕ اگر تُہۍ ؤنِو تہٕ تیٚلہِ یِمو صُبَحس صافٕے چھا صُبَحس دَہَن کاہَن تانۍ واتو أسۍ تیٚلہِ پرٛارۍزیٚو گَرِی چھُناہ ٹھیٖک ییٚمہِ ساتہٕ أسۍ نٔزدیٖک واتو أسۍ کَرو کال تۄہہِ اَدٕ چلو چلو شُکریہ